لال چومہٕ لال چوکَس منٛز چھِ واریاہ انٹَرٹینمینٹ ہاوٕس اگر تُہۍ وٕچھِو بٮ۪مِنہ ہَس منٛز بٮ۪مِنہ ہَس منٛز چھِ آمُت اکھ ترٛاونہٕ تَتہِ سُہ چِلڈرَنَن خٲطرٕ چھِ واریاہ ایٚنٹَرٹینم۪نٛٹ اَکھ مال ترٛامُت تَتہِ ہَسا ہیٚکِو تُہۍ بیٚیہِ چھِ تَتہِ واریاہ ریٚسٹورنٛٹ چھِ سرینگرَس منٛز لالچو لالچوکَس منٛز تَتہِ ہیٚکن تِم پَنُن ٹایِم گُزٲرِتھ